اَسلامُ علیکُم کیٛاہ حظ تُہۍ چھُ حظ شُپیَن پٮ۪ٹھ تہٕ اہَن حظ تُہۍ چھُ تھاوان اَتہِ ڈِسپوزَل خاندَرٕ خٲطرٕ اچھا تُہۍ کیٛاہ کیٛاہ چھُ تھاوان حظ یہِ چھُوا تھاوان تُہۍ یِم مطلب گِلاس چھُوا تھاوان یہِ دَستَرخان دَستَرخان اچھا ٹھیٖک اَدٕ یہِ کوک ووک تہِ چھُوا تھاوان تُہۍ اَتھ سۭتۍ کِنہٕ

اچھا ٹھیٖک

اچھا اچھا یِمَن کیٛاہ گژھان دۄنوٕنی ہُہ ریٹ پَنٛژاہ پونٛسہٕ اچھا تہٕ اچھا تۄہہِ گٔیے یہِ یہِ گژھیٛا کینٛہہ یِمَن کَنسیشَن وَنسیشَن بیٚیہِ کینٛہہ اَسہِ حظ چھ ترٛامٮ۪ن پَنٛژاہَن ضروٗرت یہِ لگ بگ آ زٕ ہَتھ تہٕ وُہ تُہۍ تھٲے تو پانَے مطلب دہ تُہۍ تھٲے تو پانَے حِساب کوٗتاہ آسہِ لگ بگ یہِ آ تیوٗتاہ لگہِ لگ بگ آ آ سُہ تہِ چھِ سُہ تہِ چھِ ضروٗرَت سُہ تہِ چھِ ضروٗرَت تِم تھٲیِو تُہۍ پَنٛژاہ کُس تَتھ تَتھ تہِ چھِ اَکھ ہُہ تہٕ مطلب یُس أسۍ تَمہِ برونٛٹھ ترٛاوو نا پانٛژھ رۄپیہِ چھِ اَکھ گژھان ٹھیٖک اچھا تُہۍ ہیٚکوا کٔڑِتھ یِم یہِ آرڈَر أسۍ ہٮ۪کو آرڈَر کٔرِتھ تُہۍ اگر واتنٲیِو ڈِلؤری گَرٕ اچھا دَپہو تۄہہِ وَنہو بہٕ اَکھ چھِ گِلاس ضروٗرت حظ بیٚیہِ چھُ مےٚ دَپُن تۄہہِ اَسہِ چھِ کوک چھِ سُہ تہِ تھٲیِو بیٚیہِ چھِ ترٛامٮ۪ن خٲطرٕ حظ سُہ تَلہٕ سُہ تہِ تھٲیِو بیٚیہِ چھِ دَستَرخان آسان سُہ تہِ تھٲیِو آ ژور ہا سُہ چھِ لوکلَن خٲطرٕ تہِ ہُمَن خٲطرٕ دۄنوٕنی اچھا ٹھیٖک ٹھیٖک اَدٕ تھٲیِو ہُہ تھٲیِو ہُمَن خٲطرٕ یہِ تھٔے زیو یِتھ کٔنۍ یُسہٕ وُہ رۄپیہِ تُمَن چھُ تۄہہِ ہُمَن یہِ تھٲیِو أتھۍ منٛز ٹھیٖک چھُ تہٕ اِوا اہن حظ تِم تہِ تھٲیِو یہِ چھِ ضٔروٗری حظ آسان نا آ تِم تھٲے زیو پَنٛژاہ لگ بگ کیٛاہ آ سورُے دوٚپ نا مےٚ یہِ مطلب تھاوُن چھِ اَتھ لَگَان چھِ یہِ تھٲیِو تُہۍ سورُے اچھا یہِ کۭتِس کالَس واتنٲیِو اَسہِ

آ ٹھیٖک چھِ تُہۍ سُے سوٗزِو تہٕ وۄنۍ اَسہِ کۭتِس کالَس واتنٲیِو یہِ اَسہِ چھِ سَداہ اَرداہ حظ مگر واتُن گژھِ لگ بگ آٹھ بجے تانۍ شُراہ شُرہٲمہِ آٹھ بجے تانۍ گژھِ اَسہِ واتُن حظ چلو شُکریہ اہَن حظ یے کَرٕ بہٕ کال اسَلام علیکُم